یُس مےٚ فیورِٹ آسپٮ۪کٹ چھُ سُہ چھُ مےٚ یہِ ہَسا یہِ ییٚلہِ اَسہِ کانٛہہ چیٖز چھُ درٛینٛٹھَن یا کُنہِ فَصلُک کُل ییٚلہِ درٛینٛٹھَن چھِ اَسہِ سُہ چھُ مےٚ واریاہ زیادٕ خوش لَگان سُہ چھُ مےٚ زیادٕ واریاہ زیادٕ فیورِٹ تہٕ فارمِنٛگ منٛز یُس مےٚ زیادٕ خوش چھُ کَران سُہ چھُ مےٚ ییٚلہِ فَصٕل چھُ نیران یہِ ہسا یہِ زٔمیٖنَس تَمہِ ساتہٕ چھُس بہٕ واریاہ زیادٕ خوش آسان تِکیٛازِ ؤریِچ محنت چھِ بوٚٹھ کھَسان تہٕ سُہ چھُ مےٚ واریاہ زیادٕ خوش گَژھان